أسۍ کَرو گۄڈٕ کٲم یُس أسۍ ہارٕس اَنہون أمِس چھُ پروسیٚس کہِ أسۍ کَرَو گۄڈٕ أمِس سۭتۍ اکھ ٹَچ کَرو أمس أسۍ بَناوو أسۍ اکھ یہِ ہیوٗمَن ٹَچ امِچ کَرَو عادَت أسۍ أمِس أمس سۭتۍ کَرو أسۍ گُزارو أسۍ ٹایم یُس أسۍ ٹایم أمس سۭتۍ ٹرینِنٛگ سیٚشَن کَرو أمس سُہ بَناوو نہٕ واریاہ زیوٗٹھ کینٛہہ لۄکُٹ لۄکُٹ سیٚشَن کَرو ٹریٚنِنٛگ سیٚشَن بیٚیہِ ییٚلہِ أسۍ أسۍ أمِس ترٛاوو نہٕ زیادٕ بار تہِ کینٛہہ وارٕ وارٕ وارٕ وارٕ کَرَو أسۍ ہارٕس رایڈِنٛگ کاڈِنیشَن بَڑاوو ہارٕسَس سۭتۍ ٹایم گُزارو أمِس سۭتۍ واریاہ بیٚیہِ کَرو کٲم جادٕ پریٚشَر ترٛاوو نہٕ ہارٕسَس کینٛہہ تمہِ سۭتۍ چھُ ہیٚکان أسۍ اکھ گُڈ رایڈَر